ہیٚلو اَسَلامُ عَلیکُم وَعلیکُم اَسلام آ تُہۍ چھِوا ییٚتہِ راشَن کانوینٹ سکوٗل پیٚٹھٕ نازِیا میٚم آ بہٕ چھَس ییٚمِس حأدیا سٕنٛز موج اَدٕ حظ ٹھیٖک چھُ اَہَن حظ ٹھیٖک شُکُر اَلحَمدُاللہ تُہۍ چھِوا سأری ٹھیٖک گَرِ پانہٕ چھِوا ٹھیٖک اَہَن حظ آ یہِ سکوٗل کیُتھ چھُ چَلان اَہَن حظ دیٛان ٲسۍزَِہوٗس تھاوَن آ یہِ اَسہِ اوس أمِس بایِس خانٛدر أمِس ہیٚکیٛاہ چھُٹی میٖلِتھ یہِ لیٖو پانٛژن شیٚن دۅہن نہَ حظ دوٚپمےَ اَسہِ پَرٕناوہوٗن گَرِ ادٕ سُہ چھُ اَسہِ پَیِیی مےٚ دوٚپ آ اَسہِ چھُ یہِ گَرِ تہِ چھَس بٲبی بٔڈ بٲے تِم پَرٕناوہیٚنَس گَری أسۍ کَرٕہوٗ أمِس گَرِی سیٚلیبَس کَمپٕلیٖٹ اَہَن حظ سُہ اَہَن حظ بہٕ چھَس تُہٕنٛز کتھ مٲنِتھ لیکن یہِ چھُناہ اَسہِ یہِ چھُ اَسہِ گۅڈنیُک خانٛدر میٛٲنِس بٲیِس تہٕ یہِ أس اَسہِ خوٗشی وۅنۍ اَسہِ دوٚپ وۅنۍ چھُ لَگنٕے اوٗکُن ٹایِم زیادٕ اَکھ دۅہ ہَے گوٚو واریاہ کَم توٚتہِ ترٛےٚ ژور دۅہ تُلِو حظ تیٚلہِ وُچھِو بہتر تَمے ترٛےٚ ژور دۅہ اَلحَمدُاللہ چَلو بِہِو خُدایَس حَوال اَسلامُ عَلیکُم